سٲنِس باغَس منٛز چھِ عام طور سانیٚن باغن منٛز چھِ آسان عام طور زٕ قٔسمٕکۍ جانور اکھ چھُ آسان ہٲر بیٚیہِ چھُ آسان کاو تہٕ بیٚیہِ چھُ آسان یِہےَ یہِ شوگ پیروٹ یہِ پیروٹ چھُ آسان خوٗبصوٗرت کَلرُک کیٛازِ کہِ پرٛتھ کانٛہہ چھُ أمِس وُچھِتھ خۄش گژھان بیٚیہِ چھِ آسان خوٗبصوٗرت جانوَر خۄشیِوُن خۄش شٔکیٖل جانورٕ حالانٛکہِ یہِ چھُ نۄقصان واریاہ کیٚنٛہہ کران باغَو مٔنٛزۍ اَمبٕرۍ کھیٚوان بادَم کھیٚوان کانٛہہ تہِ پھل فرٛوٗٹ کھیٚوان مطلب چھُ أمِس کُن وُچھِتھ خۄش گژھان اِنسانہٕ أمۍ یُس مےٚ پنُن گارڈن چھُ باغ چھُ تَتھ منٛز چھُ مےٚ اکھ چیٖز تھوٚومُت مےٚ چھِ لۄکچہِ بٲتلہٕ ترٛےٚ ژور پَتہٕ تھاومَژٕ تِم چھَم تھاومَژ یِمَن تھمبَن پیٚٹھ کِلِس پیٚٹھ لَگٲوِتھ تِمن منٛز چھُس بہٕ منٛزٕ منٛزٕ زیادٕ پَہنَس نہٕ کیٚنٛہہ منٛزٕ منٛزٕ چھُسکھ آب تھاوان ییٚمہِ کِنۍ زَن کہِ خۄشکہٕ سٲلۍ چھِ گژھان روٗد چھُنہٕ ٹایمہٕ پیٚٹھ پیٚوان کیٚنٛہہ آب چھُنہٕ تَپٲرۍ آسان کیٚنٛہہ تَتھ ٹایمَس منٛز چھُ منٛزٕ منٛزٕ تھاوان تِمو مٔنٛزۍ ترٛیش باقٕے روٗر پھلُک اِنتظام پھل چھُ آسان آل ریٚڈی ژُپاسے تہِ نہٕ